مےٚ اوٗس سکوٗلَس منٛز واریاہ پَسنٛدیٖدہ سَبجَکٹہٕ اِنٛگلِش خۄش لَگان اِنٛگلِش اوٗس مےٚ اَمہِ موٗجوب خۄش لَگان بیٚیہِ اوٗس مےٚ ساینَس تہٕ بَیالجی ساینَس اوسُم خۄش لَگان تَتھ منٛز ٲسٕم بَیالجی خۄش لَگان بَیالجی ٲسۍ مےٚ امہِ موٗجوب خۄش لَگان تَتھ منٛز یہِ تہِ أسۍ پَران ٲسۍ بہٕ ٲسٕس سُہ پَننہِ روزمَرہ زِندگی سۭتۍ ٲسٕس بہٕ سُہ بہٕ ٲسٕس سُہ مطلب کَنیٚکٹہٕ کَران یا مِلاونٕچ کوٗشِش کَران کہِ اسہِ کیازِ چھُ گژھان مےٚ اوس خۄش لَگان واریاہ تجرُبہٕ کَرٕنۍ ساینَسَس سۭتۍ اِنٛگلِش اوٗس مےٚ یِہ امہِ موٗجوٗب گژھان خۄش کہِ اسہِ ٲسۍ اِنٛگلِش ٹیٖچَر واریاہ زیادٕ یہِ سَبجَکٹہٕ اصٕل پٲٹھۍ پَرناوان بیٚیہِ اوٗس اَتھ منٛز آسان واریاہ واریاہ تِم کہانیہِ یِم خۄش آسہٕ لَگان بیٚیہِ ٲس مےٚ فُلیونسی لَکٹہِ پٮ۪ٹھ اِنٛگلِشَس مَنٛز اصٕل تَوَے کِنۍ ٲسۍ مےٚ یہِ گَژھان یہِ لینٛگویج یہِ اِنٛگلِش خۄش پَرُن بیٚیہِ اوٗس اسہِ کٕلاسَس مَنٛز اُستاد تہِ زیادٕ تِم ٲسۍ مےٚ تُلان اسہِ تھوٚد دَپان ٲسۍ تُہۍ پٔرِو مےٚ اوٗس ہمیشہِ اصٕل پٲٹھۍ تَگان پَرُن بیٚیہِ ییٚمہِ تہِ وِزِ کانٛہہ تہِ کَمپِٹِشَن گَژھہِ ہا کُنہِ تہِ یَتھ منٛز ٲں یَتھ منٛز اِنٛگلِشَس منٛز مےٚ اوٗس تَتہِ یِوان گۄڈٕنیُک انعام بیٚیہِ اوٗس مےٚ بَیالجی اَگَر کویِز گَژھہِ ہا یا کیٚنٛہہ آسہِ ہا ڈایگرام آسہِ ہا یا لیکھُن آسہِ ہا کیٚنٛہہ بہٕ ٲسٕس پَننیٚن الفاظن منٛز اگر کانٛہہ چیٖز سَمجھان ٲسٕس پَننیٚن اَلفاظن منٛز لیٚکھِتھ ٲسٕس بہٕ واریاہ نَمبرات حٲصِل کَران تَوَے کِنۍ تہِ اوٗس مےٚ بیٚیہِ اوٗس مےٚ لَکٹہِ پٮ۪ٹھ ڈاکٹَر بَننُک واریاہ شوق تہٕ یا اوٗس مےٚ اِنٛگلِش لِٹریچَرَس منٛز گَژھنُک شوق تَوَے کَنۍ ٲسۍ مےٚ یِم زیادٕ یِم زٕ یِم زٕ کِتاب پَرنہِ خۄش لَگان یِم زٕ سَبجَکٹہٕ پَرٕنۍ خۄش لَگان